پرٲنِس زَمانَس منٛز ٲسۍ یِم گیمہٕ یِوان گنٛدنہٕ یَتھ چھِ یتھ ناو ٲسۍ وَنان سزلنٛگِس تَتھ ٲسۍ نفر زٕ بیٚہوان اکھ اوٚس ہورٕ بیہوان بیاکھ اوٚس یورٕ بیہوان پَتہٕ ٲسۍ تھاوان چپنہِ کھور ژور پَتہٕ أسۍ تِمو پٮ۪ٹھ وۄٹھ تراوان بیٚیہِ تہِ آسہٕ تمہِ علاوٕ واریاہ گیمہٕ بیٚیہِ ٲسۍ بیاکھ کَترِ آسہِ تھاونہِ کھڑا تِمن ٲسۍ پتہٕ بال ٲسی اَنان موم جامَس منٛز ٲسۍ تھاوان موم جام گنٛڑتھ پَتہٕ ٲسۍ سُے بال بَران تِم آسہٕ پیٚوان تہٕ پَتہٕ اوس پیٚوان دورُن تَتھ ٲسی ژور ژور پٕلیر آسان رَٹان بیٚیہِ اسہٕ بیٚیہِ تہِ واریاہ گیمہٕ یِوان گِنٛدنہٕ یَتھ منٛز بیاکھ ٲسۍ یَتھ ٲسۍ ونان موٗلی موٗلی یَتھ کُلِس ٲسۍ کُلٮ۪و کُلٮ۪و ٲسۍ پَکان یُس کُلٮ۪و بۄن وۄتھہِ ہا بیٚیہِ ٲسۍ زمیٖنس منٛز یِم موٗل ٲسۍ آسان تِمو تِمو اوس آسان پَکُن اَگر تِمو مُتعلِق مان ژٕ مطلب تِمو نٮ۪بر مان ژٕ بیٚیہِ کانٛہہ زمیٖنَس منٛز سُہ اوس آسان اَوُٹ بیٚیہِ تہِ آسہٕ واریاہ گیمہٕ بیٚیہِ ٲسۍ بیٚیہِ گاو کھۄڈجہِ یَتھ ونان ٲسۍ أسۍ تَتھ تہِ ٲسۍ زٕ ترٛےٚ ژور پٕلیر گنٛدان آسان ژور ٲسۍ تَتھ گنٛدان آسان تِم ٲسۍ ژور کھۄڈ ٲسۍ کَران پَتہٕ ٲسۍ اَنان بال موم جامن منٛز بَنٲوِتھ پَتہٕ ٲسۍ سوے بال تراوان گاو کھۄڈ جنٛگلہٕ تَتھ ٲسۍ ونان گاو کھۄڈجہِ جنٛگلہٕ بیٚیہِ تہِ آسہٕ واریاہ گیٚمہٕ